پانٛژھ ٲٹھ زٕ ساس ترٕوا شےٚ سَتھ زٕ ساس کُنوُہ زٕ ٲٹھ زٕ ساس سَداہ ٲٹھ سَتھ زٕ ساس شےٚ ترٛےٚ زٕ زٕ ساس